اَلسَلامُ علیکُم وعلیکُم السلام دانِش صٲب تُہۍ ؤنتو حظ مےٚ سَر اسہِ اوٚن یہِ یہِ دیٛت مےٚ پتٕرۍ بھٲے یہِ نمبر تہٕ دوٚپُن یہِ چھُ کٕنان کٹھ وٹھ یہِ چھُ عیٖدگاہ کٕنان اَتہِ کٹھ دوٚپُن اَتہِ چھ أمۍ سُنٛد آسان یہِ لٔگِتھ اکھ سٹال تہٕ دوٚپُن یہِ چھُ تتھ مَنٛز یِم جانوَر وانوَر کٕنان تہٕ اسہِ حظ اوس عیٖد پٮ۪ٹھ اکھ اصٕل پَہان کٹھ اوس اسہ ضروٗرت مےٚ اوس اراد تھوٚمُت گۄڈٕنیٚتھے کہِ بہٕ اَنہٕ أتی عیٖدگَاہے تہٕ وۄنۍ وۄنۍ کریٛاو مےٚ کۄنٹیکٹہٕ پتٕرۍ بھٲیِس سۭتۍ تہٕ تٔمۍ دیٛت چیٛون نمبر اسہِ حظ چھُ یُہوے لگ بھگ گژھہِ اسہِ اسہِ بوٚڈٕے ضروٗرت اسہِ گَژھہِ سَتَتھ شیٹھ سَتَتھ کلوٗ گَژھہِ اسہِ کٹھ آسُن شیٹھ سَتَتھ کلوٗ حظ کٹھ گَژھہِ آسُن اکھ لچھ ترٕہ ساس حظ اَتہِ کُس اَتھ چھِ نا حظ بیٚیہِ تہِ کٕم تانۍ ویرایٹی یوان کیٚتھانۍ سُہ دلوال چھُ یوان بیٚیہِ چھُ کیٚتھانۍ یِوان سُہ لَداخُک اَکھ قٕسم چھُ یِوان واریاہ واریاہ بہٕ اوسُس دپان مےٚ اوس واریاہَن جاین بوٗزمُت دپان دلوالٕے گَژھہِ اَنُن تِکیٛاز تٔمس چھُ ماز نیران اصٕل تہٕ تٔمس چھِ موچہ ووچہ تہِ کم آسان تہٕ سُے حظ ٲں بَنہٕ حظ اسہِ تیٚلہِ یہِ مگر اسہِ حظ گَژھہِ یہِ تیٚلہِ مان ژٕ یہِ گَژھہِ آسُن پٲلِتھ جانوَر یہِ نَہ گَژھہِ نہٕ آسُن کیٚنٛہہ تِکیٛاز شیٹھ سَتَتھ کلوٗ سُہ حظ گوٚو واریاہ بوٚڑ کٹھ

یہِ چھا حظ ہو یہِ چھا حظ ہول سیل ریٹ تُہۍ کران کنہٕ تُہۍ چھُو یہِ کیٚنٛہہ کران کیٚنٛہہ کنہٕ فیٚکٹر چھ اَتھ آسان کیٚنٛہہ

بیٚیہِ حظ اوس اسہِ یہِ اسہِ اوس اسہِ اوس گھرٕ خٲطرٕ تہِ اکھ کَٹہٕ بَچہ اکھ ضروٗرت یُس بہٕ رَچھہِ ہان تہٕ مگر وُنٛکیٚس ٲں وُنٛکیٚس نِمَن نہٕ بہٕ کیٚنٛہہ تِکیٛاز تۄہہِ آسوٕ پَیی وُنٛکیٚس چھِ عیٖد یِنہٕ واجِنۍ تہٕ ریٹ چھِ وُنٛکیٚن زیادٕ تہٕ برٛۄنٛہہ کُن حظ تتھ کوتاہ گَژھہِ اسہِ تتھ سُہ آسہِ تھوڑا گَژھہِ سُہ اَمہِ کھۄتہ سستٔے اَتہِ سُہ حظ مان ژٕ لۄکُٹ مےٚ باسان یُس ٲں زیٚیہِ اَکہِ اَنٛد تہٕ مےٚ باسان بیٚکہِ اَنٛد اگر تُہۍ مےٚ دیٖہون تہٕ سُے گَژھہِ ہا بہتر نا ٹھیٖک حظ پتہٕ یہِ کوتاہ حظ گَژھان ریٚتَس مَنٛز بوٚڑ اگر بہٕ یہِ گھرِ رَچھان بہٕ چھُس دپان مےٚ اوس

ٲں أمِس حظ یُس تُہۍ مےٚ یہِ دِنوٲل أمس چھا بستہٕ آسان اصٕل ٹھیٖک حظ پَتہٕ مےٚ ٲس سۄ گھرِ تہِ ضروٗرت یتھ خٲطرٕ تِکیٛازِ سۄ چھ لگان ییٚتہِ نَس وُشنیرَس تہِ یا کمل ومل چھِ تتھ بناوان ٹھیٖک حظ چھُ تیٚلہِ بہٕ کرو کٲم تۄہہِ تہٕ بہٕ یم پگاہ تیٚلہِ اور تہٕ أسۍ وُچھہون پتہٕ یہِ چھُ نا حظ ٹھیٖک ادٕ حظ بِہیٛو حظ